السلامُ علیکُم مےٚ حظ چھُ ناو فاضلہ بہٕ ہہ یہِ حظ چھِس فسٹ پرٛوڈَکٹ حظ یُس مےٚ استعمال کوٚر پنٛنہِ گَرٕ خٲطرٕ سُہ حظ گوٚو واشنٛگ مِشیٖن بہٕ حظ وَنہٕ تَمِکۍ یِم حظ تَمِکۍ پازِٹِو یِم حظ تَمِکۍ کِن فٲیِدٕ چھِ بہٕ حظ وَن تِمو منٛز کیٚنہہ فٲیِدٕ یِم مےٚ تَمہِ سۭتۍ آیہِ یہِ واشِنٛگ مِشیٖن اَننہٕ سۭتۍ حظ بچیو مےٚ سٮ۪ٹھاہ ٹایِم اَمہِ سۭتۍ حظ آے مےٚ واریاہ فٲیدٕ تِکیاز کہِ وٕنۍ نہٕ حظ چھِنہٕ مےٚ پٮ۪وان تٔتی أکۍسٕے جایہِ کھڑا بِہُن کِہیٖنۍ تہِ نہٕ یا مےٚ نہ حظ چھِنہٕ لگان وۄنۍ تیٖژاہ محنت کِہیٖنۍ تہِ نہٕ یہِ امہِ سۭتۍ حظ چھِ مےٚ جلدی جلدی پَلو چھَلنَس گژھان تہٕ بیٚیہِ یُس حظ اَتھ سٲلمو کھۄتہٕ اَصٕل فٲیِدٕ چھِ سُہ حظ چھِ یہِ کہِ یُس حظ یہِ واشنٛگ مِشیٖن اَسہِ چھِ اَتھ منٛز حظ چھِ اَکھ آسان اَکھ فیٖچَر اَکھ ییٚمہِ سۭتۍ یُس حظ پَلو ہۄکھناوان چھِ یعنی کہِ ییٚمہِ سۭتۍ حظ سِپِن چھِ یِوان کَرنہٕ پَلو سِپِن کَرنہٕ سۭتۍ حظ چھِ واریاہ فٲیِدٕ یِوان ییٚتہِ حظ چھِ کٔشیٖرِ منٛز وَندَس منٛز پَلو ہۄکھان پانٛژِ پانٛژِ شیٚیہِ شیٚیہِ دۄہہِ مگر ییٚلہِ حظ أسۍ یہِ واشنگ مِشیٖن أنۍ تَتہِ پٮ۪ٹھ حظ چھِ أسۍ پَلو کَران سۭتۍ سۭتۍ سِپِن اسہِ نہ حظ چھِنہٕ پٮ۪وان پَتہٕ زیادَس ٹایمَس پَلو ہۄکھنَس پیٛارُن کِہیٖنۍ تہِ نہٕ مےٚ حظ چھِ باسان یہِ واشنٛگ مِشیٖن چھِ واریاہ اَصٕل چیٖز اَتٮ۪ن حظ چھُ اِنسان ییٖتِس کالَس اَتھ منٛز پَلو تھاوان چھِ ترٛٲیِتھ تیٖتِس کالَس حظ چھِ ہٮ۪کان اِنسان بیٛاکھ کٲم تہِ کٔرِتھ بیٚیہِ حظ چھِ اَتھ منٛز اَکھ چیٖز اَتھ منٛز حظ چھِ اِنسان تھاوان سلمہِ کھۄتہٕ یُس صابَن چھِ صابَن حظ چھِ تھاوان اِنسان اوٗرۍ ترٛٲیِتھ پیٖسِتھ صابَن اِنسانَس نہ حظ چھِنہٕ اَتھَن ہٕنٛز ژَم تہِ گژھان زیادٕ خراب کِہیٖنۍ بیٚیہِ اگر اِنسان اوس نہٕ کانٛہہ پَلو ہٮ۪کان چھٔلِتھ کِہیٖنۍ تہِ نہٕ وۄنۍ حظ چھِ واشِنٛگ مِشیٖن منٛز حظ چھِ گژھان واریاہ آرام یِم پَلو چھَلٕنۍ بہٕ حظ چھس سٮ۪ٹھہٕے خۄش اَمہِ پرٛوڈَکٹ سۭتۍ بہٕ حظ چھس واریاہ واریاہ واریاہ واریاہ تَتہِ پٮ۪ٹھ آرام کَران ییٚتہِ پٮ۪ٹھ حظ یہِ واشنٛگ مشیٖن سٲنِس گَرَس منٛز آی اَسہِ حظ چھِ یہِ ٲٹھ کے جی واشِنٛگ مشیٖن گرَس منٛز اَمہِ سۭتۍ حظ چھِ اِنسانَس آرام واتان اگر گَرَس منٛز اَکُے نَفر تہِ چھِ آسان تٔمِس نہٕ حظ چھُنہٕ ٹٮ۪نشَن تہِ گژھان کِہیٖنۍ تہِ نہٕ بیٚیہِ حظ چھِنہٕ اَتھ پٮ۪وان بار بار گرم آبٕچ تہِ ضوٚرتھ کِہیٖنۍ ییٚلہِ اِنسان چھُنہٕ اَتھٕ سۭتۍ پَلو چھلان تَمہِ ساتہٕ حظ چھِ تٔمِس پٮ۪وان کُنہِ ساتہٕ گَرم آب تہِ ضوٚرَتھ مگر واشنگ مِشیٖن منٛز حظ چھِ أسۍ تٔرنہِ آب تہِ کٲم چَلراوان تٔرنہِ آبہٕ سۭتۍ تہِ حظ چھِ چلان واشنٛگ مِشیٖن بیٚیہِ اگر حظ آب چھِ آسان اَصٕل تیٚلہِ نہٕ حظ چھِنہٕ مےٚ پٮ۪وان اَتھ چھۄکھ کَڑنہٕ خٲطرٕ تہِ یاربَلَن یا کۄلَن کُن رُخ کَرُن کِہیٖنۍ بہٕ حظ چھس اَتھ چھۄکھ تہِ کَڑان أتی اگر اِنسان ہیٚچھنایہِ پنٛنہِ ماجہِ بیٚنہِ تہِ یا کٲنٛسہِ لۄکٹِس بَچَس تہِ سُہ تہِ حظ چھُ اَتھ واشِنٛگ مِشیٖن منٛز ہٮ۪کان پَلو چھٔلِتھ سورٕے ڈِپٮ۪نٛڈ نہٕ حظ چھِنہٕ اَمہِ واشنگ مِشیٖن پتہٕ زَنہِ پٮ۪ٹھٕے روزان کِہیٖنۍ بٔلکہِ ییٚلہِ حظ یہِ واشنگ مِشیٖن واشنٛگ مشیٖن ییٚلہِ حظ گَرَس منٛز آسان چھِ اَمہِ سۭتۍ حظ چھِ یِوان اَکھ یہِ فٲیدٕ

موہنیوٗ تہِ چھِ اِنسانَس ہٮ۪کان مَدد کٔرِتھ واریاہ خۄش حظ چھِ أسۍ امہِ واشِنٛگ مشیٖن سۭتۍ واریاہ تَتہِ پٮ۪ٹھ حظ چھِ اِنسان وۄنۍ حظ چھِ اَکھ مرٕد تہِ ہٮ۪کان پَنُن پَلو پانَے صاف کٔرِتھ پَنٕنۍ پَلو چھِ ہٮ۪کان آرام سان چھٔلِتھ بہٕ حظ چھس واریاہ واریاہ زیادٕ خۄش امہِ پرٛوڈَکٹ